تِم موسٹ اِمپارٹَنٹ سیفٹی کَنسِڈٲرٕس یِم أسۍ ضٔروٗری ذہنَس منٛز چھِ تھاوان اَکھ گٔے اکھ گٔے ہیلمٹ بیٚیہِ چھِ أسۍ پَنٕنۍ سِپیٖڈ واریاہ زیادٕ کَم کَران تِکیازِ بیٚیِس تہِ گژھِ نہٕ نۄقصان واتُن تَمہِ سۭتۍ کینٛہہ سانہِ سِپیٖڈ سۭتۍ تہٕ پانَس تہِ گژھِ نہٕ نۄقصان واتُن تَمہِ سۭتۍ کیٚنہہ اَگر أسۍ زیادٕ تیز پَکو خبر سانہِ سۭتۍ ما آسہِ کانہہ ما آسہِ تَتؠس کانٛہہ بُزَرگ ما آسہِ کانٛہہ شُر ما آسہِ ییٚمِس سانہِ سۭتۍ نۄقصان واتہِ اسی لیے گژھِ اَسہِ ہر وِزِ تھاوُن خیال اگر أسۍ بایِک چَلاوو یا اگر بَدل کانٛہہ گٲڑۍ تہِ چَلاوو أسۍ اَسہِ گٔژھہِ ذہنَس منٛز یی آسُن اگر أسۍ لوٚت لوٚت پَکو بیٚیہِ گٔژھہِ آسٕنۍ اَسہِ ہیٚلمٹ سۭتۍ پَنٕنۍ ڈاکمؠنٛٹٕس گژھِ نہٕ آسٕنۍ سٲری سۭتۍ تِکیازِ کانٛہہ تہِ نۄقصان گژھِ نہٕ گژھُن وَتہِ منٛز أسۍ ہؠکو ٹرٛیوٕل کٔرِتھ اَصٕل پٲٹھۍ شُکریہ